اگر أسۍ وُچھو گۄڈٕنیٚتھٕے کلچَر حِساب اگر أسۍ کٲشُر کَلچَر بیٚیِس سۭتۍ کَرو اگر أسۍ وُچھو گۄڈٕنیٚتھے کٔشیٖرِ منٛز کٔشیٖرِ منٛز چھِ تِم میٚژیٛو مَکان تہِ آسان تہٕ ییٚتہِ چھِ آسان گٔنٛڈِتھ مکان یِمَن چھِ پَش کَران تہٕ اگر أسۍ وُچھو باقیَن سِٹیٹَن سۭتۍ اگر أسۍ باقیَن سِٹیٹَن ہنٛدۍ مکان وُچھو تَتہِ چھُنہٕ تَمہِ آیہِ پَش چھُنہٕ کَران کٕہٲنۍ مکانَس تِکیٛازِ تَتہِ چھُ تیٛتھُے حِساب کہِ تَتہِ چھُنہٕ کٕہٲنۍ پَش کَران یا کھیٚن چیٚن اَگر أسۍ وُچھو ییٚتہِ چھِ زیادٕ تَر لوٗکھ کٔشیٖر منٛز یِم أسۍ وُچھو اَگر مسلم چھِ ییٚتہِ تِم چھِ ییٚتہِ بَتہٕ کھیٚوان زیادٕ باقیَن اگر أسۍ وُچھو کُنہِ جایہِ سِٹیٹَن اے پی چھِ ہِماچَل پرٛدیش چھِ مہاراشٹرٛا چھِ لٔدھیانہ چھِ پیٛونے چھِ بیٚنٛگلور چھِ کَرناٹکہ چھِ تَتہِ اَگر أسۍ وُچھو تَتہِ چھِ دال روٹی کھیٚوان تَتہِ چھِ واریاہ کَم لوٗکھ چھِ تِم یِم چاوَل چھِ کھیٚوان یا بیٚیہِ اگر أسۍ بیٛاکھ وُچھو ییٚتہِ چھِ زیادٕ تَر لوٗکھ چاے چیٚوان یا چیٚن نونہٕ چاے نَہ تہٕ چیٚن قٔہوٕ اگر أسۍ آوُٹ سایڈ سِٹیٹ وُچھو آوٚٹ سایڈ جموں اینٛڈ کَشمیٖر تَتہِ چھِ لوٗکھ یا چَیٚن لِپٹَن چاے نَہ تہٕ چَیٚن کۄافی تَتہِ چھِ کۄافی عام فوٹ سِٹیٚپَن پٮ۪ٹھ چھِ تَتہِ کۄافی آسان ایٚویلیبٕل